یِتھ پٲٹھۍ اِنڈِکیٚن باقیَن جاین ایٚلیٚکشَن چھِ گَژھان مَطلَب سٕٹرَکچٲڑ مینَرَس مَنٛز تِتھے پٲٹھۍ چھِ کَشمیٖرَس مَنٛز تہِ ایٚلیٚکشَن گَژھان سٕٹرَکچٲڑ مینَرَس مَنٛز آ بہٕ وَنو تۄہہِ مَطلَب کَشمیٖرَس مَنٛز کِتھ پٲٹھۍ چھِ سٕٹرَکچٲڑ مینَرَس مَنٛز ایٚلیٚکشَن گَژھان گۄڈنیٚتھے چھِ ییٚتہِ یِم ایٚلیٚکشَن گَژھان چھِ گۄڈٕ وَنہ بہٕ اکھ کتھ جموں ایٚنڈ کَشمیٖر اوس یہِ اوس گۄڈٕ سٹیٹ مَطلَب پَتہٕ گے ییٚتہِ کینٛہہ اِنسٹیبِلِٹے پَتہٕ بَنو وُکھ یہِ ٹوٗ تھاوزَنٛڈ ناینٹیٖنَس مَنٛز یوٗ ٹی وۄنۍ چھِ یہِ یوٗنیَن ٹیٚرِٹری آف جموں ایٚنڈ کشمیٖر اتھ وۄنۍ ناو مَطلَب أسۍ کرو ایٚلیٚکشَنَن ہٕنٛز کتھ أسۍ یمو پَننِس ٹاپِکَس واپَس ییٚتہِ چھِ ایٚلیٚکشَن گَژھان اکھ آرام سان طریٖقَس مَنٛز مَطلَب اِن اےٚ فیَر فری ایٚنٛڈ فَیَر مینرَس مَنٛز ایٚلیٚکشَن گَژھان مَطلَب اتھ چھِ کینٛہہ روٗلٕز یِم فالو پیٚوان کَرٕنۍ تہٕ ییٚتہِ چھِ گۄڈنی تِم طریقہٕ چھِ ایٚلیٚکشنز گَژھان گۄڈنیٚتھے چھِ ایٚلیٚکشَن گَژھان لوک سَبھا ایٚلیٚکشَن یتھ أسۍ بیاکھ ناو ونان چھِ نیشنَل الیٚکشَنز لوک سبھا الیکشَن چھِ تم الیکشَنز آسان یتھ مَنٛز أسۍ پَنن لیٖڈرس چُنان چھِ تاکہ تم کَرَن رِپریٚزیٚنٹ کَشمیٖر کَتہِ پارلِمیٚنٹَس مَنٛز بیاکھ چھ تتھ ونان پارلِمیٚنٹ الیٚکشَن تاکہ تِم چھِ بَنان مِمبَر پارلِمیٚنٹک تاکہ یہِ تہِ کینٛہہ مُدٕ آسہِ تم ہیٚکن تم سالو کٔرِتھ پارلِمیٚنٹَس مَنٛز بیاکھ ایٚلیٚکشَن چھ ییٚتہِ گَژھان مَطلَب وِدھان سَبا الیکشَن مَطلَب وِدھان سَبا ایٚلیٚکشَن چھ بیاکھ ناو ونان سٹیٹ اسمبلی الیکشَن سٹیٹ اسمبلی الیکشَن مَنٛز چھِ أسۍ پَنن لیٖڈرس رِپریٚزنٹ کَران تمن ووٹ تراوان تم لیٖڈَر بَنان تہٕ لایفہِ امہ سۭتۍ چھِ أسۍ چوٗز کَران پرایم امہ سۭتۍ چھِ چوٗز کَران أسۍ چیٖف منسٹر ڈپٹی چیٖف منسٹر سپیٖکَر آف سٹیٹ اسمبلی ڈپٹی سپیٖکَر آف اسمبلی اِتھ پٲٹھۍ چھِ أسۍ چوٗز کَران تاکہ تم ہیٚکن پَتہٕ چھِ تِم لیٖڈرس ایٚپویِنٹ کَران تہٕ باقین تمن چھ طَتہٕ سُہ پورٹفولیٚو پرووایڈ کَران اِتھ پٲٹھۍ پرایم منسٹڑ چھُ ایٚپویِنٹ باقیَن کَران بیٚیہِ چھِ ییٚتہِ ایٚلیٚکشَن گَژھان پَنچایَتَن ہُنٛد تہٕ مُنسپیلِٹیٖزَن ہُنٛد یِم پَنچایَت ایٚلیکشَن چھِ آسان بیٚیہِ یِم مُنسپیلِٹیٖز ایٚلیٚکشَن چھِ آسان یِم چھِ آسان لوکَل ایٚلیٚکشَن یِم ٲسۍ لوکَل لیٚولہِ پیٚٹھ مَطلَب یہِ کَران ایٚلیٚکٹ کٲنٛسہٕ گٔژھۍ ایج اگر کانٛہہ تہِ یٚژھِ مَطلَب بہٕ کَرہہِ ایٚلیٚکشَن یہِ پارٹِسِپیٹ تٔمِس گٔژھ ایج آسٕنۍ اَکوُہ وُہَر بیٚیہِ گوٚژھ آسُن بیٚیہِ گوٚژھ آسُن سُہ تٔمِس گوٚژھ کیٚریٚکٹر آسُن صاف تٔمِس گوٚژھ نہٕ کانٛہہ داغ آسُن کینٛہہ آسُن سُہ ہیٚکہِ آسام سان لٔڑِتھ تٔمِس چھُ پَنُن پان مَطلَب ییٚتہِ کَرناوُن ریٚجِسٹَر ایٚلیٚکشَن سِٹی ایٚلیٚکشَن کٔمِشَن ریٚجِسٹَر کَرُن تاکہِ تٔمِس دِنۍ تِم نِشان تاکہ سُہ ہیٚکہِ پَتہٕ ایٚلیٚکشَن لٔڑِتھ آرام سان تہٕ پَتہٕ ہیٚکہِ سُہ زیٖنِتھ اُہُنٛد یُہے مَقصَ پَنچایَتَن تہٕ مُنسپیلٹی ایٚلیٚکشَن مَطلَب چھُ یُہے یِم تہِ لوکَل لیٚولہِ پیٚٹھ کینٛہہ مَسلہٕ آسہِ تِم ہیٚکن یِم حل کٔرِتھ یا ییٚتہِ آسہِ کینٛہہ چیٖز پَرٕ یم ہیٚکن ہایَر ایٚتھارٹی پیٚٹھ گٔژھِتھ یِم ہیٚکَن یِتھ تۄہہِ چھو پَتہ اتھ چھِ ونان أسۍ فیٚڈرَل سِسٹَم فیٚڈرَل سِسٹَم یہِ کنسیٚپٹ مَطلَب چھ سیٚنٹَر چھ پاور ڈِوایڈ کَران بِٹویٖن سٹیٹس اینڈ یِم امنے منسپیلٹیٖزَن مَنٛز تکیازِ آز تانۍ آسہ نہٕ أسۍ چھِ خَبَر أسۍ چھِ بَسان أکِس کوٗنَس مَنٛز بہٕ دمہ پَنن ایٚگزامپل اَسہِ کَپٲرۍ چھِ واتان کتھ اوے چھِ لیٚولہ پیٚٹھ گورمنٹ تاکہ یِم واتناوَن سٲنۍ کتھ تھَدیٚن آفشَلَن نِش تِم دِیِن فَنڈس پرۄوایڈ تاکہ أسۍ شیرو سَڑکہٕ أسۍ بناوو کینٛہہ اِنفراسٹرکچَر أسۍ بناوو ہاسپِٹَل أسۍ بناوو پَبلِک بِلڈِنٛگس بَناوو أسۍ دٔیِم سٹیٚپ چھ کیٚمپیٚنِنٛگ یِم چھِ ییٚتہِ کیٚمپیٚنِنٛگ کَران امہ سۭتۍ چھُ ریٚجِسٹَر پیٚوان پَنُن پان کَرُن ایٚلیٚکشَن کٔمِشَن آف اِنڈیاہَس نِش بیٚیہِ ہیٚکو أسۍ بیٚیہِ چھ حظ وٕچھو أسۍ کیٚمپیٚن میٚتھٲڈس کیٚمپیٚن میٚتھٲڈس کیاہ چھِ اتھ مَنٛز چھِ أسۍ ریلیٖز کَڈان اتھ مَنٛز چھِ أسۍ مَطلَب پیٖسفُل جمع گَژھان تہٕ پَننیٚن پَننیٚن لیٖڈٲرزَن ہُنٛد بوزان تِم چھِ دِوان مَطلَب دِوان سپیٖچ دِوان اگر تُہۍ مےٚ ووٹ ترٲیِو بہٕ کَرٕ تٕہٕنٛد خٲطرٕ یہِ بہٕ تہ کَرٕ تُہٕنٛد مَسلہٕ حَل یہِ گوٚو یِم گے کیٚمپیٚن میٚتھٲڈس یہِ چھُ اَسہِ اورے یمو ایٚلو کوٚرمُت تُہۍ ہیٚکِو یہِ کٔرِتھ پیٖسفُلی أسۍ ہیٚکو نہٕ لا ایٚنٛڈ آرڈر ڈِسٹرب کٔرِتھ کِہیٖنۍ بیاکھ چھ پَتہٕ چھ بیاکھ آسان دۄہ ووٹِنٛگ ڈے ووٹِنٛگ دۄہ چھِ أسۍ تمام گَژھان تہٕ پَننیٚن پَننیٚن رِپریٚزنٹے رِپریٚزنٹن ووٹ تراوان بیٚکہِ دۄہ چھِ آسان پَتہٕ کاونٹِنٛگ آف ووٹِنٛگ مَطلَب تمہ پَتہٕ لاسٹَس چھِ گَژھان ڈِکلیٚزیشَن آف رِزَلٹس مَطلَب رِزَلٹ چھ تمے وز ڈِکلیر گَژھان ییٚلہِ فُل پروسیٚس کَمپلیٖٹ گَژھان چھُ پَتہٕ چھ شامَس نِوٕز یِوان یِتھ کنۍ فَلٲنۍ فَلٲنۍ پارٹی زیوٗن ییٚمِس پارٹی زیاد نمبر آیہِ تمۍ زیوٗن کمہ پارٹی کٔر کولیشَن پارٹی اِتھ پٲٹھۍ چھ سَپدان کَشمیٖرَس مَنٛز الیٚکشَن